ہیٚلو ٹھیٖک چھو حظ بہٕ چھُس طاثِر تہٕ مےٚ اوس یور چَکرَس گَژھُن گُریز

تُہۍ ہیٚکوا اَسہِ ہیٚلٕپ کٔرِتھ ماوٹینَس مَنٛز

بیٚیہِ اوس اَسہِ بَنڈٕپوٗر گَژھُن

آ بَتے کھیٚو ییٚکیاہ گَرے بیٚہِت

دۄیہِ ژورٕ دُہۍ ٹایم کوٗتاہ چھُ لَگان تور اچھا ٹھیٖک اچھا ٹھیٖک